أکِم کنٛٹرٛی گٔے سعودی عربیہ دٔیِم کنٛٹرٛی گٔے پاکِستان ترٛیٚیِم کنٛٹرٛی گٔے تُرکی ژوٗرِم کنٛٹرٛی گٔے اِجِپٹ پوٗنٛژِم کنٛٹرٛی گٔے اِنٛڈیا